أسۍ ٲسۍ زیادٕ کَران کٲم یِم سٲنۍ ٲسۍ گاڈٕ رَٹان اَتھَو سۭتۍ بیٚیہِ ٲسۍ رَٹان کُنٛڈٕ والیو سۭتۍ بیٚیہِ ٲسۍ رَٹان بِسلایو سۭتۍ تہٕ پَتہٕ آو وقتہ وقتہ وقتہ وقتہ پَتہٕ ہَسا بَنیو زال پَتہٕ ہَسا ٲسۍ یہِ زال لایان ٲسۍ یِم گاڈٕ رَٹان أسۍ زالَو سۭتۍ بیٚیہِ ہَسا اوٚنُکھ سانہِ گامہٕ تیلبَل پٮ۪ٹھٕ ہٲنٛز اَکھ تٔمِس اوس ناو اَمہٕ ہٲنٛز تٔمۍ ہَسا ہیٚچھنٲوۍ لۄکٕٹۍ لۄکٕٹۍ زال ییٚتہِ لُکھ وۄنٕنۍ بیٚیہِ ہیٚچھِکھ بیٚیہِ دِتِن واریاہَن ووٚنِتھ زال اَسہِ ہَسا کٔر کٲم اَسہِ تہِ ہَسا ہیوٚت مےٚ تہِ ہَسا ہیوٚت سُہ مٔلۍ پَتہٕ ٲسۍ یہِ زال ہٮ۪تھ ٲسۍ گژھان لۄکچَن لۄکچَن کۄلَن گاڈٕ مارنہِ زٕ سیر ٲسۍ رَٹان ترٛےٚ سیر ٲسۍ رَٹان ژور سیر ٲسۍ رَٹان بیٚیہِ ہسا ٲسۍ أسۍ گاڑِ کھَسان گَژھان نالَے سِنٛدَس شہر پٮ۪ٹھ ٲسۍ أسۍ یِوان گاڑٮ۪ن مَنٛز بایکہِ پٮ۪ٹھ أسۍ ٲسۍ نَفر لونٛڈٕ زٕ ترٛےٚ تہٕ أسۍ ہَسا ٲسۍ کَران کٲم أسۍ ٲسۍ یَتھ نالَے سِنٛدَس گژھان ہَردُے موقعہٕ ییٚلہِ زٔمیٖندار دانہِ وانہِ ٲسۍ لونان اَتھ ہسا اوس آب آسان کَم تہٕ اَتھ ہسا ٲسۍ أسۍ کران کٲم اَتھ ہسا ٲسۍ وَسان یِم لۄکٕٹۍ خشوب ہٮ۪تھ گاڈٕ ہَسا واریاہ گَنہِ آسان تہٕ آب ہَسا اوس آسان کۄٹھٮ۪ن تام پَتہٕ ہَسا ٲسۍ أسۍ تِمَن کَران تِم آسہٕ نہٕ یِمَن ٹوٗکرٮ۪ن ووٗکرٮ۪ن اَژان کیٚنٛہہ أسۍ چھِ دِوان چھَگ وَگ اَپٲرۍ یَپٲرۍ ژور کِلوٗ پانٛژھ کِلوٗ ٲٹھ کِلوٗ دَہَن کِلوَن تام ٲسۍ رَٹان ٲسۍ یِوان پَتہٕ واپَس کھَسان بیٚیہِ اَتھ بایکہِ ٲسۍ یِوان ڈٮ۪رٮ۪ک شہر بیٚیہِ ہَسا ٲسۍ أسۍ گژھان بِسلاے ہٮ۪تھ دٔے دۄہَس درگاہ ڈَلَس اَتھ منٛز آسہٕ تِم چیٖنی گاڈٕ نایہِ منٛز ٲسۍ گَژھان یا اَنٛدَن ٲسۍ ترٛاوان چیٖنی گاڈٕ ٲسۍ أسۍ رَٹان اَتھ درگاہ ڈَلَس بیٚیہِ ہسا ٲسۍ گژھان ہور ہُپٲرۍ نِگیٖن کِنٮ۪تھ بۄن تورٕ تہِ ہَسا ٲسۍ ترٛاوان اَشے باغ کٔدلہٕ کِنۍ تہِ ہَسا ٲسۍ ترٛاوان أسۍ بِسلاے بِسلاے پَتہٕ اوس پَنُن قٕسمَت زٕ کِلوٗ لگہٕ ہٲنَہ ترٛےٚ کِلوٗ لگہٕ ہٲنَہ ژور کِلوٗ لَگہٕ ہٲنَہ بعضے اوس نہٕ کِہیٖنۍ تہِ لَگان کُنہِ دۄہ ٲسۍ یِوان ژھٔریٖچ تہٕ بیٚیہِ ہَسا ٲسۍ أسۍ گژھان ہور ہوکٕٹۍ سَرَس گاڈٕ مارنہِ تَتھ ٲسۍ أسۍ ترٛاوان بِسلایہِ تَتھ تہِ ہَسا ٲسۍ أسۍ کَران کٲم بِسلاے تہِ بیٚیہِ ہَسا ٲسۍ أڑۍ نفر ہَسا ٲسۍ کَران کٲم یِم ہَسا ٲسۍ نارُس لایان گاڈِ ییٚلہِ یہِ اَمہِ ڈَلہٕ منٛز تھوٚد ٲس وۄتھان یِم ٲسۍ یُتھ لایان نارُس تٔمِس یہِ گاڈ ہَسا ٲس نارسہٕ سۭتۍ أتی پھَسان اِسلیے چھِ اَتھ ڈَلَس منٛز تہِ واریاہ گاڈٕ تہٕ ہٲنٛز بٲگی چھِ رَٹان زالو سۭتۍ تہٕ أسۍ تہِ ٲسۍ رَٹان بِسلایہِ سۭتۍ بیٚیہِ ٲسۍ تَران أسۍ ہور ہوکُن تیلبَل سایڈَس تور تہِ ہَسا چھِ تَتھ تَپٲرۍ فور شور روڈ کِنٮ۪تھ تورٕ تہِ ہَسا چھِ اَتھ تَپٲرۍ تَتھ واریاہ گاڈٕ یِمَے پٲیِم گاڈٕ تورٕ آسہٕ لَگان واریاہ گاڈٕ اَسہِ فور شور روڈ کِنۍ آسہٕ لَگان واریاہ گاڈٕ توکُن ہَسا اوس تَتھ اوس سُہ ہِل تورٕ زیادٕ تٔتھۍ ہِلہِ مَنٛز ہَسا ٲسۍ تِم گاڈٕ أسۍ ٲسۍ رَٹان زٕ سیر ترٛےٚ سیر ژور سیر بعضے اَکھ گُرُن بعضے زٕ گُرُن أسۍ ہسا ٲسۍ تٔتھۍ سایڈَس أسۍ تَپٲرۍ تہِ ٲسۍ ماران گاڈٕ بیٚیہِ ٲسۍ تَران ہور نِشٲطۍ سایڈَس شالمٲرۍ سایڈَس تورٕ تہِ ہَسا چھِ گاڈٕ تَتھ واریاہ تَتھ ڈَلَس اَتھ ڈَلَس تورٕ تہِ ہَسا آسہٕ واریاہ گاڈٕ لَگان